میٛانہِ زندگی منٛز ہسا گوٚو اکھ میموریبٕل اِوینٹ تہٕ ایٚکسپیٖرینٕس آز پانٛژھ شےٚ رٮ۪تھ برونٛٹھ میون بَچہِ تٔمِس ہَسا اوس زِندگی دُنیاہَس منٛزٕے یُن تہٕ کیٛاہ چھِ وَنان تَمہِ ساتہٕ ہَسا ٲس مےٚ سُچوٗویشَن واریاہ خراب صحت تہِ واریاہ خراب تمہِ ساتہٕ ہسا گٔے واریاہ پرابلمٕز میانہِ زندگی منٛز کھڑا ہسپتال پیوو مےٚ چینج کرُن ہاسپِٹل پیوٚو مےٚ چینج کرُن مےٚ اوس گۄڈٕ رعناواری ہَسپَتالُک علاج تَتہِ ہَسا باسیٚو مےٚ واریاہ لیٖنٮ۪نسی واریاہ بےٚ قدری پیشَنٹَن مےٚ ہَسا کھوٚرُن تَتہِ کٮ۪ن ڈاکٹَرَن ہُنٛد حِساب کِتاب کیٛازِکہِ تِم ہَسا ٲسۍ واریاہ روٗڈ بِہیو کَران پیشَنٹَن سۭتۍ ایٚکٕسپیٚہ ایٚکسپیٚہ اَکثَر ہَسا ٲسۍ تِم کَران پرٛیگنٮ۪نٛٹ لیڈِیَن سۭتۍ مِس بِہیو تِمَن ہَسا اوس نہٕ طٔریٖقَے آسان لیڈی آسہٕ تِم لیڈی ٲسِتھ آسہٕ تِم پانہٕ ؤنۍ پانہٕ تہِ باقین لیڈِیَن سۭتۍ پرٛیگنٮ۪نٛٹ لیڈِیَن سۭتۍ تیُتھ مِسبِہیو کَران تَتہِ ہَسا اوس اَکھ موٚکُر عادَت ڈاکٹَرَن میل لیڈی ٲس کَران فیٖمیل فیٖمیل اوس کَران فیٖمیل لیڈی ہُنٛد یہِ غٲبَت تَتہِ ہَسا اوس اَکثَر پَتہٕ ہَسا گٔیَس بہٕ غوسیہ تَتہِ چھِ مےٚ پَنٕنۍ ڈاکٹَر رُہَانہ ییٚمۍ سُنٛد اٮ۪کٕسپیٖریَنٕس مےٚ گۄڈنِکِس بَچہِ سٕنٛدۍ وِزِ تہِ چھُ واریاہ اَصٕل روٗدمُت تہٕ مگر مےٚ ہَسا پیٚیہِ واریاہ مےٚ ہَسا گَژھِ نہٕ زِندگی منٛز سُہ ایٚکٕسپیٖریَنٕس سُہ اِوٮ۪نٹ زٕہٕنۍ مُشِتھ یہِ مےٚ ییٚمِس سٮ۪کَنٛڈ بیبی سٕنٛدۍ وِزِ گوٚو کیٛازِ مےٚ پیٚیہِ واریاہ پرٛابلِم اَمہِ ساتہٕ تُلٕنۍ واریاہ مُشکِلات گٔے مےٚ اَمہِ ساتہٕ مےٚ ہَسا ٲس اَمہِ ساتہٕ چھٲتۍ تہِ خراب مےٚ ہَسا اوس ہوٚٹ بِلکُل بنٛد بہٕ نہ سا ٲسٕس نہٕ تَمہِ ساتہٕ ہٮ۪کان کَتھ تہِ کِہیٖنۍ کٔرِتھ مےٚ ٲس نہٕ کٔرٛت تہِ پھوران تَمہِ ساتہٕ تھیٹرَس منٛز تہِ ٲسٕس بہٕ ہٮ۪لٕپ لٮ۪س مےٚ ہَسا ٲس لگ بگ پنٛنہِ زِندگی ہٕنٛز اُمیٖد ترٛٲمٕژ مےٚ ہَسا ٲسۍ بَچہِ کٔرۍمٕتۍ پنٛنٮ۪ن گَرِکٮ۪ن حوالہٕ یِم ہَسا گٔیوٕ وۄنۍ یِم ہَسا چھِو تۄہی حوالہٕ یِم ہَسا کٔرۍزیو نہٕ پنٛنٮ۪ن گَرِکٮ۪ن یعنی کہِ ذُکرِکٮ۪ن حَوالہٕ کینٛہہ کیٛاہ سا تِمو ہَسا کوٚر مےٚ سۭتۍ سُے بِہیویَر مگر میٛٲنِس میٛٲنۍ ہَزبَنٛڈَن ہَسا کوٚر مےٚ واریاہ ہمیشہِ واریاہ سَپوٹ سُہ چھُ ہمیشہِ سَپوٹیبٕل ہَزبَنٛڈ روٗدمُت وٕنہِ تہِ ہمیشہٕ ہمیشہٕ ہَسا چھُ مےٚ سُہ سپوٹ کَران یہِ چھُ میٛانہِ زِندگی ہُنٛد میموریبٕل اِوٮ۪نٹ تہٕ ایکسپیٖرینٕس میون بَچہِ ییٚمہِ سٕنٛدۍ وِزِ مےٚ واریاہ کِرٛٹِکَل سُچویشَن گٔے